اسلام علیکم ورحمتہ اللہ وبرکاتہ کینٛہہ کیٚنٛہہ تِم مطلب سِٹیپٕس ہسا چھِ یِم اَسہِ پیین تُلٕنۍ ییٚمہِ سۭتۍ أسۍ سُیمِنٛگ ہٮ۪کو اوٚپُن واٹرس منٛز سیفلی کٔرِتھ گۄڈٕنِچ چھِ یہِ اَسہِ پَزِ نہٕ تَتھ تتھ ہُتھ کُن گژھُن کیٚنٛہہ یُس واریاہ سرٚون آسہِ ییٚمیُک نہ ووتھ پاے آسہِ کیٚنٛہہ یا ییٚمیُک نہٕ مطلب وٕنکینس ییٚمیُک نہٕ رِسٲرٕچ آسہِ کوٚرمُت کِہینۍ یہِ چھا بیسٹ سُیمِنٛگ خٲطرٕ یا یہِ چھا یہِ لگیا یہِ جاے چھےٚ سُیمِنٛگ خٲطرٕ اَصٕل